آ اسلام علیکُم ہیٚلو اسلام علیکُم آ تُہۍ چھُو ٹھیٖک صحت چھا ٹھیٖک آ أسۍ چھِ ییٚتہِ ڈلگیٹ پٮ۪ٹھٕ چھِ أسۍ تُہۍ ؤنۍتو ٹیوٗرِسٹہٕ کہِ تُہۍ ؤنۍتو یہِ اَز کیٛاہ یہِ ریٹاہ یَتھ سیفرانَس سیفران چھِنہٕ حظ تَتھ کیٛاہ ریٹ اَز تُہۍ چھُناہ دُکانٛدار تَتھ کیٛاہ ریٹ اَز اَہَن حظ کۄنٛگ گرٛام کٔہۍ گژھان اَز کوٗتاہ حظ توتہِ چھِنہٕ حظ پانٛژھ تٕرٛہ شَتھ حظ گرٛام اے مےٚ راتھ اوٚن أکۍ ترٛے ساس چھِ گژھان تُہۍ کیٛاہ وَنان پانٛژھ تٕرٛہ شَتھ اَچھا اَچھا گوٚو اَتھ تہِ چھِ فرق

چلو ٹھیٖک حظ چھُ تیٚلہِ کَر یِمو أسۍ اَز ہٮ۪کوا أسۍ یِتھ چلو ٹھیٖک چھُ یہِ کیٛاہ أسۍ واتو اوٗرۍ او کے